السلام علیکُم غلام نبی غلام نبی ڈوٗل والا سا چھُ سٮ۪ٹھاہ قَلمکار یہِ ہسا چھُ جان فَنکار یہِ ہسا چھُ سٮ۪ٹھاہ قَلمکار یہِ ہسا چھُ جان جان بٲتھ وَنان تہِ یہِ ہسا چھِ جان جان بٲتھ لٮ۪کھان تہِ أمۍ سٕنٛدۍ بٲتھ ہسا چھِ پرٛٮ۪تھ کٲنٛسہِ کَہہِ کٔشیٖرِ منٛز پرٛٮ۪تھ کٲنٛسہِ پَسَنٛد أمۍ سٕنٛدۍ بٲتھ أمۍ سٕنٛدیو بٲتو سۭتۍ ہسا چھِ واریاہ دِلَس اَثر گژھان یہِ ہسا چھُ جان جان بٲتھ وَنان غلام نبی ڈوٗل وال یہِ ہسا چھُ لٮ۪کھان تہِ تہٕ وَنان تہِ أمۍ سٕنٛدیو بٲتو سۭتۍ ہسا چھُ سٮ۪ٹھاہ اَثر گَژھان أمۍ سٕنٛدۍ بٲتھ سٮ۪ٹھاہ اَثر گژھان یِم حظ چھِ جان جان فنٛدکار بوزان یِم حظ چھِ جان جان وَنان یہِ حظ چھِ جانَن جانَن فَنکارَن ہِنٛدۍ بٲتھ گٮ۪وان یہِ حظ چھُ غلام نبی غلام حسن صوٗفۍ سٕنٛدۍ بٲتھ گٮ۪وان یہِ حظ چھُ گُلزار غنایی سٕنٛدۍ بٲتھ گٮ۪وان یہِ حظ چھِ عبدُل رشیٖد حافظہِ سٕنٛدۍ بٲتھ گٮ۪وان یہِ حظ چھُ غلام نبی صوٗفۍ سٕنٛدۍ بٲتھ گٮ۪وان یہِ حظ چھِ اَمہٕ کانٛدرٕنۍ بٲتھ گٮ۪وان یہِ حظ چھِ بٔشیٖر تیلبَلِنۍ بٲتھ گٮ۪وان جان جان یہِ حظ چھِ گُلزار غنایی یِن بٲتھ گٮ۪وان جان جان یہِ حظ چھِ غلام نبی یِن بٲتھ گٮ۪وان جان جان یہِ حظ چھُ جان جان بٲتھ گٮ۪وان یہِ حظ چھِ جان جان بٲتھ وَنان أمۍ سٕنٛدیو بٲتو سۭتۍ حظ چھِ جان جان اَثر گژھان یَتھ دُنیاہَس منٛز نَہ حظ چھُنہٕ کِہیٖنۍ نیُن یہِ دُنیا حظ چھِ فٲنی تہٕ فَنٲیی أمۍ سٕنٛدیو بٲتو سۭتۍ حظ چھِ واریاہ واریاہ اَثر گژھان یہِ حظ چھُ جان جان بٲتھ وَنان غلام نبی ڈوٗل وال جان جان بٲتھ وَنان جان جان بٲتھ لٮ۪کھان